مےٚ چھُ واریاہ زیادٕ پَسنٛد والی بال تہٕ بیڈمِنٹَن یِم زٕ گیمہٕ آسہٕ مےٚ برونٛہہ لۄکچار پٮ۪ٹھ واریاہ زیادٕ پَسنٛد تہٕ آز تہِ چھس بہٕ یِمَے زٕ گیمہٕ زیادٕ پَہَن گِنٛدان یُس والی بال تہٕ بیڈمِنٹَن چھُ یِمَن پٮ۪ٹھ چھُ مےٚ واریاہ زیادٕ سٹِفِکیٹ تہٕ میڈَل آ مٕتۍ دِنہٕ ییٚلہِ بہٕ پَننِس سکوٗلَس منٛز ٲسٕس پَران تَنہٕ پٮ۪ٹھَے گوٚو مےٚ اَمیُک شوق والی بال گِنٛدنُک تہٕ بیڈمِنٹَنُک خاص کَر بیڈمِنٹَنُک کرٛیز گوٚو مےٚ واریاہ زیادٕ ییٚلہِ بہٕ ہایر سیٚکَنڈری گٔیَس تَتہِ تہِ گُِنٛد مےٚ تمہِ پَتہٕ گٔیَس بہٕ کالیج تہٕ تَتہِ تہِ گٔیَس بہٕ سِلٮ۪کٹ تہٕ بیٚیہِ گُِنٛد مےٚ مےٚ چھِ گِنٛدمُت پنٛنٮ۪ن واریاہَن اُستادَن سۭتۍ تہٕ بیڈمِنٹَن تہٕ واریاہ مَزٕ اوس یِوان ییٚلہِ أسۍ گِنٛدان ٲسۍ تَتھ کوٹَس منٛز تہٕ تیمہِ پَتہٕ ٲسۍ ساری آڈیَنٕس سٲری سٹوٗڈَنٹ یا بَچہٕ ٲسۍ اَسہِ وٕچھان تہٕ ایٮ۪پرِشیٹ تٲریٖف کَران تہٕ بیٚیہِ ٲسۍ چٲرٕس کَران والی بالَس منٛز چھُ خاص اَکھ یہِ چیٖز یہِ ہٮ۪کَن زٕ تہِ گِنٛدِتھ تہٕ ژور تہٕ گِنٛدِتھ اَتھ منٛز چھُ ییٚلہِ بہٕ گۄڈٕ ٲسٕس گِنٛدان بہٕ ٲسٕس واریاہ سُلو حِساب گِنٛدان سُہ مَزٕ انٹَرٹین باپَتھ گِنٛدان مگر پَتہٕ وارٕ وارٕ وارٕ وارٕ لٔج مےٚ پَتہ زِ یہِ کِتھ کٔنۍ چھُ آسان گِنٛدٕنۍ اَتھ کِتھ کٔنۍ کۭتیاہ روٗل چھِ اَتھ والی بالَس امہِ علاوٕ وُچھ مےٚ مےٚ گیُنٛد واریاہَن جایَن چاہے ڈِسٹرک بارہمولہ ہی ٲسِن ڈِسٹرک بانڈی پورہ ٲسِن سرینگر ٲسِن واریاہَن جایَن گٔیَس بہٕ گِنٛدنہِ واریاہَن سکوٗلَن ہایر سیٚکَنڈری یَن منٛز گٔیَس بہٕ گِنٛدنہِ یہِ گیم تہٕ مےٚ اوس یِوان واریاہ مَزٕ یہِ گِنٛد اَنڈَر ناینٹیٖن ؤنۍ تو اَنڈَر ٹُوونٹی أسۍ ٲسۍ گِنٛدان یہِ گیم تہٕ اَسہِ سۭتۍ ٲس آسان واریاہ کورِ ییٚمہِ وِزِ گژھان أسۍ سِٹیڈیَمَس منٛز یہِ گیم گِنٛدنہِ تہٕ تَتہِ ٲسۍ أسۍ واریاہَس ٹایمَس بیٚہوان تہِ کُنہِ ساتہٕ دۄن رٲژن کُنہِ ساتہٕ ترٛٮ۪ن رٲژَن تہٕ تَتیُک سِٹاف تہِ اوس آسان واریاہ زیادٕ اَصٕل یُس اَسہِ سۭتۍ واریاہ کاپریٹ اوس کَران بیڈمِنٹَنَس منٛز یُس اَسہِ کاک چھُ آسان سُہ چھُ واریاہ لایٹ ویٹِڈ آسان تہٕ تَتھ خٲطرٕ چھِ مےٚ واریاہ تِم کاک پھٕٹرٲمٕتۍ تہٕ أسۍ ٲسۍ واریاہ کاکھ انناوان پَتہٕ ٲسۍ أسۍ تِمَن گِنٛدان أمۍ علاوٕ اگر أسۍ وٕچھو والی بال یُس أسۍ اَتھو سۭتۍ چھُ گِنٛدان اَکھ واریاہ گٕب بال چھِ آسان أکِس بیٚکِس چھُ سُہ پار کَران حالانٛکہِ اَتھَن تہِ اوس کُنہِ ساتہٕ لَگان مگر سُہ گیم تہِ ٲس واریاہ مَزٕدار یِوان گِنٛدنہٕ سُہ تہِ ٲس اَسہِ پیٚوان نَٹہِ پٮ۪ٹھ پار کَرٕنۍ اِتھ کنۍ بیڈمِنٹَن چھُ یِوان کَرنہٕ بیڈمِنٹَن اگر بہٕ وَنہٕ اَمِچ پٔرسٕنَل اَکھ خاصِیت چھُ یہِ گِنٛدنہٕ سۭتۍ سۭتۍ چھُ تۄہہِ اَکھ فِزِکَل ایٚگزَرسایز گَژھان یُس زَن واریاہ اَکھ اِمپاٹَنٹ چیٖز چھُ سٲنِس سانہِ باڈی منٛز سٲنِس جِسمَس منٛز آسان تِکیازِ ییٚلہِ أسۍ دورٕ دورٕ چھِ کَران سٲنۍ باڈی چھِ رَن کَران تہٕ اَمہِ سۭتۍ چھُ سون خوٗن گژھان صاف آز اگر وٕچھٕو أسۍ بیڈمِنٹَن چھُ سٲری گِنٛدان چاہے لَکٕٹۍ شُرۍ ٲسِن چاہے بٔڑۍ ٲسِن چاہے کالیج منٛز آسن کانٛہہ گِنٛدان چاہے پَتہٕ آفسہٕ پَتہٕ واپَس اِنہٕ ؤنۍ یِم تہِ میل فِمیل سِٹاف چھِ آسان تہٕ لوٗکھ چھِ آسان یا کَپل چھُ آسان یا مٮ۪ریٖڈ یِم پیرَنٹٕس وغیرہ چھُ آسان یا کُنہِ جایہِ چھِ گژھان پِکنِک تَتہِ چھِ تٕم والی بال بیڈمِنٹَن گِنٛدان ییٚمہِ سۭتۍ واریاہ لطف انداز چھِ أسۍ یِوان وٕچھنہٕ امہِ علاوٕ اگر أسۍ وٕچھو بیٚیہِ واریاہ چیٖز چھِ یِوان کَرنہٕ کُنہِ ساتہٕ چھِ أسۍ وٕچھان اَتھ منٛز چھُ اَسہِ اَکھ کٮ۪ریَر تہِ بَنان اَتھ منٛز چھُ اَکھ فیوٗچَر تہِ بَنان یِتھ کٔنۍ اَسۍ ٹٮ۪نِس پٕلیر سانیہ مِرزا ٲس یا باقٕے پٕلیر چھِ آسان یَتھ منٛز یِمَو اَتھ گیم منٛز کٮ۪ریر تہِ بَناو تہٕ پَنٕنۍ لایِف کٔرٕکھ اَکھ بَنٲوکھ اَکھ واریاہ بہتریٖن تہٕ پَنُن شوق بَڑاوُکھ بیٚیہِ اگر أسۍ وٕچھو یِم گیمہٕ چھِ یِم چھِ واریاہ اَصٕل آسان تہٕ میٛانہِ فٮ۪ورِٹ گیم آسہٕ یِم زٕ یِمو سۭتۍ بہٕ آز تہِ چھس جُڑِتھ تہٕ بہٕ چھَس آز تہِ منٛز منٛز یِم گیم گِنٛدان چاہے مے کَم دٔستِٲبی چھُ مگر ییٚمہِ گیمہٕ چھُ واریاہ زیادٕ ضٔروٗری تہٕ یِم پَزَن اَسہِ گِنٛدنہِ تہٕ بہٕ چھَس وٕنۍ تہٕ یِم گیمہٕ گِنٛدان یِمو سۭتۍ بہٕ مَزٕ چھُس تُلان لُطف اَنداز چھس گژھان بیٚیہِ کیاہ چھُ ضوٚرَتھ گیمز چھُ واریاہ زیادٕ اِمپاٹَنٹ آسان سانہِ لایفہِ مَنٛز اَسہِ پَزَن یِم کَنٹِنیوٗ تھاونہِ سٲنۍ یُس دۄہ ڈے ٹُو ڈے لایفہِ مَنٛز یِم تہِ چیٖز چھُ آسان یِم پَزَن اَسہِ برونٛہہ کُن پَکناوٕنۍ اِتھ کٔنۍ أسۍ ڈیلی چھُ لَنچ کَران ڈیلی چھُ بَتہٕ کھٮ۪وان دۄہَے دۄہَے چھُ پَران دۄہَے دۄہے چھُ باقٕے کامہِ کَران تہٕ اَسہِ پَزِ کَنٹِنیو یِمہٕ گیمہٕ تہِ تھاونہِ تِکیٛازِ اکھ چھُ امہِ سۭتۍ مٮ۪نٹَل سِٹرٛس تہِ دوٗر گَژھان فِزِکَل ایٮٚکٹِوِٹی تہِ گَژھان بیٚیہِ چھِ خۄش حال لایف أسۍ ہٮ۪کان گُزٲرِتھ تہٕ بَس